گاڈنِنٛگ کَرنُک مَقصَد چھُ یہِ زِ کہِ یہِ چھِ اَسہِ ڈیٚکُریٹ کَرنہٕ خٲطرٕ لَگان یِتھ کنۍ زَن سانٮ۪ن گَرَن مَنٛز چھِ پارکہٕ آسان یِم پارکہٕ چھِ أسۍ اِستعمال کَران ییٚلہِ أسۍ کُنہِ دۄہ چھِ مَطلَب یہِ چھُ اَسہِ لَگان رِفریٚشمنٹ کَرنہٕ خٲطرٕ چھُ اَسہِ یِم گاڈنِنٛگ پارکہٕ لَگان أسۍ چھِ پَننٮ۪ن یِمَن پارکَن مَنٛز واریاہ کُلۍ وۄبداوان سرمہٕ کُلۍ چھِ أسۍ وۄبداوان یا رات کی رانی چھِ أسۍ وۄبداوان یا گۄل گُلہِ آفتاب چھِ أسۍ یتھ وَنان اِنٛگلِش پٲٹھۍ چھِ سَن فٕلَوَر سُہ چھِ أسۍ وۄبداوان یا باقٕے باقٕے پوش چھِ أسۍ وۄبداوان یِمَن گۄلاب چھِ أسۍ وۄبداوان کٲشرۍ گۄلاب چھِ آسان باقٕے باقٕے قٕسمَن ہٕنٛد باقٕے باقٕے مُلکَن ہٕنٛد گۄلاب تہِ چھِ أسۍ پَننٮ۪ن باغَن مَنٛز وۄبداوان وۄنۍ یِمَن سون مقصَد کیاہ چھُ کیازِ چھِ آسان أسۍ کیازِ چھِ یہِ وۄبداوان یِم پَنٕنۍ گۄلاب یِم پَنٕنۍ باقٕے باقٕے پوش أسۍ چھِ گۄلاب اَوے موٗجوب وۄبداوان اکھ چھُ اتھ مُشُک تہِ آسان اصل یہِ مُشُک چھُ اسہِ لَگان یہِ گۄلاب چھُ اَسہ لَگان بَکار سیٚنٛٹ بَناونہٕ خٲطرٕ بیٚیہِ چھِ أسۍ یہِ گۄلاب گۄلاب اِستعمال کَران گۄلاب عٲرقَس مَنٛز تہٕ بیٚیہِ چھِ أسۍ یہِ ییٚلہِ کُنہِ دۄہ خانٛدَر چھُ آسان فنٛکشَن چھُ آسان سانٮ۪ن گَرَن مَنٛز تہٕ أسۍ چھِ یم گۄلاب یِم پوش چھِ أسی اِستعمال کَران تمہِ وِز پَننٮ۪ن یا مَہرازَن چھَکان یا مَہرنٮ۪ن چھَکان تہٕ سُہ تہِ چھُ سانہٕ خٲطرٕ اکھ خُوشی ہُنٛد باعث بَنان بیٚیہِ چھِ أسۍ یِم کَران أسۍ چھِ پَننٮ۪ن باغَن مَنٛز یِم گۄلاب امہ موٗجوب وۄبداوان یِم چھِ اَسہِ لگا لَگان بَکار خمبیٖر بَناونَس مَنٛز امہِ سۭتۍ چھُ سون صحت تہِ واریاہ زیادٕ واریاہ زیادٕ محفوظ روزان واریاہ زیادٕ واریاہ زیادٕ اصٕل روزان تہٕ بیٚیہِ چھِ أسۍ پَننٮ۪ن یِمَن باغَن مَنٛز اَسہِ چھِ ییٚتنۍ نَذدیٖکھٕے اکھ باغ اَسہِ چھِ ییٚتٮ۪ن آنٛگنَس مَنٛزٕے اکھ پارَک تَتھ مَنٛز چھِ أسۍ مَولہِ مَوَل تہِ وۄبداوان مول تہِ چھِ امہ ایز اَ ڈیٚکُریٹ یوٗز کَران ایز اَ ڈیٚکُریشنہٕ خٲطرٕ یوٗز کَران تہٕ بیٚیہِ چھِ أسۍ یہِ مَوَل کَران یوٗز وازوانہٕ وازوانَس مَنٛز ییٚلہِ أسۍ وازوانَس مَنٛز یہِ موَل چھِ تراوان تہٕ اتھ مولہِ چھُ یہِ وۄزُل رَنٛگ گَژھان تہٕ مُشُک تہِ چھُ اتھ واریاہ زیادٕ ایز اَ سُپایس چھِ أسۍ یہِ وازوانَس مَنٛز یوٗز کَران تہٕ بیٚیہِ چھِ أسۍ یہِ پَننہِ دٮ۪ماغ گوٚژھ اَسہِ گَژھُن رِفریٚش تمہِ خٲطرٕ چھِ أسۍ یہِ گاڈنِنٛگ یوٖز کَران